گورمِنٹَن کوٚر واریاہ زیادٕ اَصٕل اَصٕل چیٖز اِنِشیٹوٗ پالِسیٖز ییٚمہِ سۭتۍ اَکھ اِمپیٚکٹ پٮ۪و سریٖنَگرَس مَنٛز یِتھٕ کٔنٮ۪تھ زَن کہِ بیٹی بچاو بیٹی پَڑھاو لاڈلی بیٹی سُوَچھ بھارت ابھیان اَمہِ سۭتۍ پٮ۪و واریاہ زیادٕ اَثَر سریٖنَگرَس مَنٛز کیٛازکہِ اَمہِ سۭتۍ یِم کورِ مٲلۍ ٲسۍ یمو سوٗزۍ پَنٕنہِ کورِ پَرنہٕ خٲطرٕ یمو ترٛایہِ تِم سکوٗل یمو ترٛایہِ تِم ٹیٛوٗشَن آ یمو دیُت بیٚیہِ تِمَن سُپورٹسَس مَنٛز گَژھنَس تہِ چانس سکوٗل ووٚکوٗل ٲسۍ یمن ترٛاوان مگر سپورٹسَس مَنٛز ٲسٕکھ نہٕ تیٛوٗتاہ یہِ دِوان کیٚنٛہہ تہٕ وۅنۍ اَز چھِکھ دِوان سپورٹسَس مَنٛز تہِ گَژھنہٕ تِم چھِ اَز ووٗمیٚنٕز کِرکَٹ چھُ تتھ مَنٛز چھِ گَژھان گِنٛدنہٕ بیٚیہِ چھُ اَزٕ واریاہ واریاہ چیٖز چھِ تتھ مَنٛز چھِ گَژھان بیٚیہِ سُوَچ بھارت ابھیان یُس چھُ سُہ کوٚر یمو واریاہ اَصٕل گورمِنٛٹَن ییٚتہِ کیٛازکہِ صَفٲیی چھ واریاہ زیادٕ ضروٗری صفٲیی سۭتی چھُ سورُے یمو ترٛٲے ییٚتہِ ایٚس ایٚم سی والٮ۪و یُتھُے سوچھ بھارت ابھیان گوٚو یمو ترٛٲے واریاہ نَفَر تِم چھِ آسان یوٗنِفارم لٲگِتھ اَصٕل پٲٹھٮ۪ن ٲسۍ صُبحٲے یوان ییٚتہِ کَران صاف باقٕے یہِ ژھۅٹھ وۅٹھ چھُ آسان سُہ چھِ ڈَسٹہٕ بِنس سۭتۍ کَڈان ژھُنان دٲرِتھ گاڑٮ۪ن مَنٛز بیٚیہِ کَرٮ۪کھ واریاہ زیادٕ کیٚنٛہہ سِکیٖمہٕ یِمن بٔچِیَن خٲطرٕ یِم غریٖب فیملی چھِ تِمن یِم کورِ چھِ تِہٕنٛدِ خٲطرٕ تہِ کٔرِکھ واریاہ کیٚنٛہہ سِکیٖمہٕ تہٕ تِمن چھِ تِم تہِ میلان زن سُکالرشِپ چھِ سُہ تہِ چھُکھ میلان پرٛووایِڈ کَران گورمِنٛٹ مِشَن واپسی سُہ تہِ چھُ واریاہ زیادٕ اَصٕل یُس سُہ سُہ مِشَن واپسی تہِ کوٚر یمو تہٕ بیٚیہِ یُس یمو کوٚر کورٮ۪ن ہُنٛد پَرنٲوِکھ لیٚکھنٲوِکھ یہِ کوٚر واریاہ اَصٕل بیٚیہِ سپورٹسَس کُن دیُتہوکھ دھیان دیُتُکھ تہٕ اَمہِ سۭتۍ تہٕ گٔے واریاہ زیادٕ اَصٕل یہِ گوٚو واریاہ اَصٕل تہٕ بیٚیہِ سُوچ بھارت ابھیان تہٕ گوٚو واریاہ اَصٕل تہٕ واریاہ زیادٕ امپٮ۪کٹہٕ پٮ۪و اَمہِ سۭتۍ ییٚتہِ سریٖنَگرَس مَنٛز